بہٕ ہیٚکو تۄہہِ اَکھ ؤنِتھ یُس مےٚ یادگار لَمحہ چھُ مطلَب ایٚکسپیٖریَنٕس چھِنہٕ سُہ کِہیٖنۍ تہِ سُہ چھُ بَس یادگار لَمحہ سُہ چھُ مطلب واریاہ اِموشنَل لَمحہ اَسہِ ییٚلہِ پاپَس اَسہِ لوٚگ اَکہِ دۄہ پاپَس واریاہ زیادٕ مطلب پاپہ اوس خوٗنَس منٛز لَت پَت تٔمِس اوس واریاہ زیادٕ لوٚگمُت تٔمِس آیے ییٚتہِ پیلٹ ایٚٹیک گٔیے تٔمِس سرینگرَس منٛز راج باغ تیمہِ دۄہ مطلب سُہ چھُ اَسہِ سُہ یادگار لَمحہ مطلب یُس نہٕ أسۍ زٕہنۍ ہیٚکو بُولِتھ کیٛازِکہِ مطلب ییٚلہِ اَسہِ حالات تمہِ دۄہ وُچھ پنٛنِس مٲلۍ سنٛز سٕنٛز اَسہِ ہیوٚک نہٕ مطلب کَنٹرولٕے کٔرِتھ کٲنٛسہ سۭتۍ اَسہِ کۭتیاہ ٲسۍ اِوان گَرٕ مَطلب سُہ لاسٹ یِیَرسٕے منٛز چھِ یہِ لاسٹ یِیَرچ کَتھ اَسہِ کۭتیاہ ٲسۍ یِوان اَسہِ کۭتیاہ رِشتہٕ دار ٲسۍ اِوان اَسہِ کۭتیاہ ہَمساے ٲسۍ یِوان اَسہِ کۭتیاہ پاپٕنۍ یار ٲسۍ یِوان رٮ۪تَس تھٲیو تھووُکھ پاپہٕ سرینگرٕ ہاسپِٹَلَس منٛز ایڈمِٹٕے تٔمِس ٲسۍ یِم تِم شِستر راڈ ترٲیِتھ نَرٮ۪ن زنٛٛگَن یَپٲرۍ گَردِنۍ کِنۍ مطلب سُہ چھُ اَکھ یُس یہِ مطلب یہِ میموریبل اِوٮ۪نٛٹ مطلب سُہ چھُ نہٕ ایٚکسپیٖریَنس چھُنہٕ کِہیٖنۍ تہ نہ یہِ چھُ واریاہ زیادٕ دُکھی کَتھ سانہِ خٲطرٕ مگر چھِ واریاہ زیادٕ میموریبل یُس نہٕ زٕہٕنۍ مُشِد ہیٚکہِ اَسہ گٔژھِتھ کِہیٖنۍ تہِ نہٕ کیٛازِکہِ أسۍ ییٚلہِ تہِ وٕچھان چھِ پاپہ اسہ چھُ سُہ یاد پیٚوان سُہ لَمحہ أسۍ ییٚلہِ تہِ پاپٕنۍ کَتھ تُلو اَسہِ سُہ یاد پیٚوان سُہ لَمحہ پَتہٕ گٔے پاپَس مگر واریاہ زیادٕ فَرَق اَصٕل مگر تٔمِس چھ وٕنہ تہِ وٕنہِ تہِ چھِ تٔمِس آپریشَن چَلان اَکھ اکھ اکھ اکھ تٔمِس شھ پرٮ۪تھ ؤریہِ پٮ۪وان اَکھ آپریشَن نَرِ کَرُن کیٛازِ تٔمِس چھِ وٕنہِ تہِ یہِ نَرِ منٛز پیٚلَٹ یہِ چھِ سانہِ خٲطرٕ اَکھ سُہ اِوینٛٹ روٗدمُت یُس نہٕ أسۍ زٕہٕنۍ ہیٚکو مطلب بہٕ یٲژ نہٕ کِہیٖنۍ میٲنۍ باقٕے بیٚنہِ تہِ میٲنۍ ممہ تہِ میون نانۍ بڑبَب تہِ أسۍ ہیٚکو نہٕ زٕہٕنۍ مٔشرٲیِتھ یہِ اَکھ اِوینٹ چھِ سُہ مطلب یُس مےٚ یُس نہٕ بہٕ بہٕ زانٛہہ مٔشرٕ کِہیٖنۍ تہِ نہٕ